آز وَنو تۄہہِ بہٕ پنٛنِس أکِس چیٖزَس متعلِق یُس مےٚ آرڈَر کَریو سُہ حظ چھِ ڈِرٛل مےٚ حظ کوٚر یہِ آرڈَر یہِ حظ اوس واریاہ اَصٕل پَکان تہِ یہِ پیوٚو مےٚ بیٚیہِ واریاہ سرٛوگ یہِ پیوٚو نہٕ زیادٕ ریٹَس مےٚ کیٚنٛہہ یہِ پیوٚو مےٚ بَرابَر اَصلِس ریٹَس یہِ چھُ وارٕ اَصٕل کٲم کَران یہِ چھُ اصٕل پاوَر تہِ نِوان نَہ چھُ یہِ رُکان نَہ چھُ یہِ کیٚنٛہہ یہِ لوٚگ مےٚ وارِہَن کامٮ۪ن لوگ مےٚ یہِ یہِ لوگ مےٚ سِش سیٖمٹَس زٔد کَرنَس لوگ مےٚ یہِ اَمہِ سۭتۍ کٔرۍ مےٚ فینٕنۍ یِم فینَس خٲطرٕ یِم زٔدۍ چھِ یِوان تِم کٔرۍ مےٚ اَمہِ سۭتۍ ہسا کٔرۍ مےٚ واریاہ واریاہ کامہِ اَمہِ سۭتۍ کٔرۍ مےٚ زمیٖنَس زٔدۍ اَمہِ سۭتۍ کوٚر مےٚ سیٖمٹَس زوٚد یہِ درٛاو واریاہ اَصٕل چیٖز مےٚ ٲسۍ تَمہِ دۄہ تِم حَلحَلٕکۍ پونٛسہٕ مےٚ کوٚر اوٚن یہِ چیٖز بہٕ چھُس تۄہہِ تہِ وَنان تُہۍ أنِو یہِ چیٖز یہِ چھُ وارٕ اَصٕل